وعلیکُم سَلام اَسَلام علیکُم اہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُ ٹھیٖک اہن حظ ٹھیٖک پٲٹھۍ گَرِ چھ سٲری ٹھیٖک اہن حظ ٹھیٖک اَسہِ حظ میلیو تُہُنٛد کَنٹیکٹ نمبر اَسہِ دوٚپ تُہۍ چھُ اَسہِ گایڈ تُہۍ کٔرِو اَسہِ گایڈ یَتھ کٔشیٖرِ مُتعلق مطلب ییٚتہِ کٕم یِم رَسٕم کیاہ چھِ ییٚتہِ ییٚتہِ کٕم ٹرٛیڈِشَن کیاہ چھِ ییٚتہِ یِم ٹوٗرِسٹ سپاٹ کٕم کٕم چھِ ییٚتہِ تُہۍ کٔرِو اَسہِ یِمَن خٲطرٕ اَسہِ یِمَن خٲطرٕ تھوڑا ہیلٕپ تُہۍ ؤنِو اَسہِ کٕم کٕم جایہِ چھِ أسۍ حظ چھِ ہریانہ پٮ۪ٹھ اَسہِ حظ کوٚر یہِ أسۍ حظ آے ہُہ جَہازَس منٛز اَسہِ کوٚڑ یہِ جَہازَس منٛز سفر یور تہٕ أسۍ چھِ وٕنکٮ۪ن ییٚتہِ سرینگر اَسہِ ملیو تُہُنٛد کَنٹیکٹ تُہۍ چھُ اَسہِ گایڈ تہٕ تُہۍ ؤنِو اَسہِ یہِ گۄڈٕ اَتھ مُتعلق کینٛہہ تہٕ پَتہٕ کَرَو أسۍ یہِ سیر یِمَن ٹوٗرِسٹ سپاٹَن کُن اہن حظ اہن حظ اہن حظ یۄس زَن یہِ مٔہشوٗر پارَک چھ یِوان ییٚتہِ ماننہٕ سۄ کۄس چھِ ییٚتہِ مطلب ٹوٗرِسٹ بیسٹ ٹوٗرِسٹ سپاٹ کُس چھِ ییٚتہِ ٹوٗرِسٹ سپاٹ کُس چھِ ییٚتہِ اَچھا اَچھا شُکریہ بیٚیہِ ؤنِو تُہۍ بیٚیہِ ؤنِو تُہۍ کینٛہہ اَتھ مُتعلق تُہۍ ؤنِو مےٚ مطلب کِتھ پٲٹھۍ ییٚتہِ کیاہ مطلب رَسٕم کِتھ پٲٹھۍ چھِ آسان ییٚتہِ کِتھ پٲٹھۍ چھِ یہِ میریج یِوان کَرنہٕ اہن حظ اَچھا یِم زَن یِم کَشمیٖر یِم یِم چھِنہ آسان یِم مشہوٗر ڈِش یِم کٕم کٕم چھِ آسان یِم زَن تُہۍ یہِ مطلب پنٛنٮ۪ن میریجَن پٮ۪ٹھ چھُ ہٮ۪کَان بَنٲیِتھ اہن حظ کیاہ لیکِن موقعہٕ آسن یِم واریاہ میٖٹھۍ لَگان اَتِکۍ لُکھ مطلب کیاہ کُ کُس ڈرٛیس چھِ کَران اِختیار مطلب کِتھ پٲٹھۍ چھِ یِم پَکان کِتھ پٲٹھۍ چھِ یِمَن مطلب خۄش گژھان پَکُن یِم کیاہ چھِ لاگان پھٮ۪رَن پھٮ۪رَن چھِ واریاہ مشہوٗر کٔشیٖرِ منٛز چھُنا اہن حظ بیٚیہِ ؤنۍ تو مےٚ یہِ مطلب کہ کانٛہہ چھُنا آسان کینٛہہ آرٹ آٹَس مُتعلق ؤنِو تُہۍ مےٚ کینٛہہ اہن حظ اَتہِ چھُنہ واریاہ مطلب کہ ہُنَر یِمَن اَتہِ کٮ۪ن وارِیہَن لُکَن یِم چھِ مطلب کہ یِم چھِ پنٛنہِ اَتھٕ بَناوان کینٛہہ اہن حظ مطلب ییٚتہِ کِتھ مکان گژھن کٔژ ہُم گَژھن آسٕنۍ یِمَن سٹوریٖز کٔژ پُہر گژھن یِم آسٕنۍ اہن حظ اہن حظ چَلو اَسہِ چھُ وۄنۍ بیٚیہِ یُن یِم دۄہ وِنٹَرَس منٛز یِمو أسۍ یور تَمہِ دۄہ یِمو أسۍ تُہُنٛد تہِ اِنشاءاللہ تہٕ بیٚیہِ وَندَس منٛز لَگہِ اَسہِ واریاہ مَزٕ اَتہِ چھُ مطلب کہ تُہۍ شیٖن چھُ آسان اَتہِ اَتہِ چھِ واریاہ ہُہ مَزٕ ہٮ۪وان تَمہِ دۄہ اَتھ تہٕ أسۍ چھِ أسۍ یِمو پنٛنٮ۪ن گَرِکٮ۪ن سۭتۍ اور تُہُند تہِ اِمو أسۍ اِنشاءاللہ اہن حظ اَچھا چٕلِو چلو دِیِو اِجازَت تہٕ تہٕ أسۍ مِلیو وۄنۍ پَگہہ کٲلۍ کٮ۪تھ تُہۍ چھُ یُن اَسہِ رِشتَس اَچھا بِہِو رۄبَس حوال وعلیکُم سَلام